اگر بہٕ پَننہِ کومِنِٹی یا پَننہِ سِٹیت ہٕنٛز کَتھ کَرٕ یَتھ مَنٛز اَسہِ کَلچِرَل ٹریڑِشَنٕز متعلق کَتھ آسہِ کرٕنۍ تَتھ مَنٛز چھُ یِوان اَسہِ کٕلوتٕھس تہِ چھِ یِوان یعنی پَلو چھِ یِوان یا جِوَلری یا سۄن چھُ یِوان یُس أسۍ پَننہِ سِٹیٹ مَنٛز مطلب اَتھ پٮ۪ٹھ زیادٕ نظر چھِ تراوان ییٚلہِ کٔشیٖر مَنٛز دِمہٕ بہٕ اَکھ مِثال ییٚلہ کٔشیٖر مَنٛز اَسہِ کُنہِ جایہِ خاندر چھُ آسان تَتھ مَنٛز چھُ اَسہِ واریاہ خرچ یِوان کَرنہٕ یِمَن پلون پٮ۪ٹھ یا اَتھ سۄنَس پٮ۪ٹھ اَسہِ چھِ اَسہِ چھِ پَلوَن مَنٛز آسان واریاہ قٕسم ییٚلہِ مَہرنہِ چھُ آسان پَلو نِنۍ تٔمِس چھِ نِوان واریاہَن قٕسمَن ہندۍ پَلو یُس واریاہ دروگ تہِ چھُ گَژھان یُس واریاہ اَکھ بِدَتھ تہِ چھُ بَنان یا سۄن چھِ أسۍ نِوان چاہے سُہ مہرازَس آسہِ نِیُن یا مہَرنہِ آسہِ نِیُن سُہ تہِ چھُ مطلب گَژھان واریاہ دروگ یُس نہٕ بیٚیہِ کانٛہہ مطلب بِچور غریب چھُ آسان کانٛہہ سُہ چھُنہٕ ہیٚکان تیوتاہ کٔرِتھ کِہیٖنۍ یوتاہ کشمیرَس مَنٛز اَز کَرنہٕ چھُ یِوان کشمیرَس مَنٛز چھُ یِوان مطلب اگر أسۍ ٹریڑشِنَل کَلچَرٕچ کَتھ کَرو یَتھ مَنٛز پَلو تہِ چھِ یِوان یَتھ مَنٛز سۄن تہِ چھُ یِوان یَتھ مَنٛز وازوان تہِ چھُ یِوان یَتھ کشمیرَس مَنٛز چھُ زیادٕ تَتھ پٮ۪ٹھ نظر سٲنی یِوان کَرنہٕ ٲں مطلب کہِ اگر أسۍ پھیٚرنَن ہٕنٛز کَتھ کَرو پھیرنَن ہٕنٛز یا پھیرنَن ہٕنٛز کَتھ کَرو پھیرنَن مَنٛز چھِ یِوان مطلب تِلہٕ چھُ یِوان لاگنہٕ دَبکہٕ چھو یِوان لاگنہٕ یا کٲم چھے یِوان کِرنہ اَتھہٕ کٲم چھے یِوان کَرنہٕ مِشیٖن کٲم چھے یِوان کَرنہٕ آرِ کٲم چھے یِوان کَرنہٕ یہِ ہا ییٚمہِ سۭتۍ تِم پَلو واریاہ اصل چھِ گَژھان یِم سانہٕ کوٚمنِٹی منٛز مطلب کہِ واریاہ زیادٕ مشہور چھِ أز کِس زمان مَنٛز تہٕ اَتھ سۭتۍ چھِ واریاہ اَسہِ واریاہ مطلب ٹایِم تہِ لَگان مطلب مہرازَس خٲطرٕ چھِ یِوان پَلو اَننہٕ مہِرنہٕ ہِندِ خٲطرٕ چھِ یِوان پَلو اَننہ یا اکثر عام لُکھ تہِ چھِ یِمَن پَلوَن خٲطرٕ زیادٕ تہِ مطلب اَتھ پٮ۪ٹھ نظر تراوان اگر أسۍ کشمیرٕچ تریڑِشَنَلٕچ کَلچَرٕچ کَتھ کَرو ییٚتہِ چھِ زیادٕ تَر مطلب یِماے پھیرَن یِوان لاگنہٕ قمیٖز شلوار چھِ یِوان ییٚتہِ لاگنہٕ یا فِراک شلوار چھُ یِوان لاگنہٕ سِکارُف چھُ یِوان لاگنہٕ یِمَن پَلوَن تہِ اَتھ سۄنَس پٮ۪ٹھ چھُ ییتہِ زیاد تہِ زیادٕ خرچ یِوان کَرنہٕ